گۄڈنیٚتھٕے کَرو أسۍ کتھ اِتھ کنتھَن زٕ اگر آسہِ باغ آسہِ بَناوُن چاہے سُہ کیاہ وَنو اتھ ژونٛٹھۍ باغ آسہِ پوشہِ باغ آسہِ یا اَسہِ کُن آسہِ کینٛہہ لۄکُٹ مَکُٹ ہاکھ لاگُن یا دال لاگٕنۍ گوٚو تمَن مُتعلِق گَژھِ اَسہِ یہِ آسُن پَتہٕ یہِ زانکٲری گَژھِ اَسہِ آسُن زِ یہِ کتھ سیٖزنَس مَنٛز لاگو أسۍ اَگر أسۍ یہِ یَتھ سیٖزنَس مَنٛز لاگو مِثال کے طور پر اَسہِ چھِ آسان ہَرُد ہَردَس مَنٛز کُس کمہِ طریٖقُک پوش چھُ اَسہِ لاگُن کمہِ طریٖقُک ہاکھ چھُ اَسہِ لاگُن دال چھِ اَسہِ وَوٕنۍ وۄنۍ یہِ گَژھِ گۄڈنیٚتھٕے اَسہِ پَتہ آسٕنۍ کو امہِ عَلاوٕ یہِ چھِ اَسہِ پَتہٕ حظ سونٛت اگر ووت یعنے کہِ یِمَن روٗد چھُ پیٚوان کُلۍ چھِ أسۍ لاگان نٔے نٔے سیٖزَن چھِ گَژھان أسۍ تیار نوٚو موسَم چھُ اَسہِ یِوان گوٚو یہِ چھِ اَسہِ سالمَن پَتہ زِ اَسہِ چھُ لاگُن گاڈَن چھُ مَطلَب اَسہِ چھُ کَرُن باغ پَنُن تیار پوشہِ باغ چھُ اَسہِ کَرُن تیار یا ژونٛٹھۍ باغ کَرون أسۍ تیار تمہِ خٲطرٕ گَژھِ یہِ پَتہٕ آسُن اگر اَسہِ یہِ کُل لوگ لوگ یُس یہِ کُل چھُ یہِ وَیہِ ہا سٲنِس ایریاہَس مَنٛز یعنے کہِ یُس اَسہِ یہِ پوش لوگ یہِ کھسیا سٲنِس ایریاہَس مَنٛز تکیازِ یُس یہِ زَرخیز یعنے کہِ میٚژ اصل چھِ آسان گوٚو کُنہِ سایڈَس چھَنہٕ سۄ آسان اصل ٹھیٖک کِہِیٖنۍ نہٕ گوٚو تَتھ ایریاہَس مَنٛز تمہِ سایڈٕ چھُنہٕ سُہ کُل وۄبدان کِہیٖنۍ نہٕ وۄنۍ اگر أسۍ امہِ عَلاو کَرو بَڈگامٕچ کتھ گوٚو بَڈگٲمِس مَنٛزَن کَرو أسۍ اِتھ کٔنیٚتھَن زِ پوشہِ لول آسہِ اَسہِ چھُ تمہِ آیہِ لاگُن اتھ کُل زِ یہِ گَژھِ وۄبدُن بَڈگٲم ایریاہَس مَنٛز گوٚو وۄنۍ وۄبدیو یہِ گوٚو وۄنۍ گوٚو یہِ دۄہ کھو دۄہ بوٚڈ آب تہِ چھُ اتھ دیُن صُبحٲے چھُ اتھ زیادٕ پَہمَت آسان دیُن تاکہِ صُبحٲے یُس آسہِ یہِ تازٕ ہَوا یُس آسہِ سُہ چیٚیہِ کُل بیٚیہِ چَمو اِنسان تہِ چَمو تہِ یہِ پوشہِ کُلۍ تہِ چَن امہ عَلاو گَژھِ آسُن زِ وَقتَس پیٹھ تَتھ کھاد تراوٕنۍ وَقتَس پیٹھ تَتھ آب دیُن یا تَتھ گَژھِ ژووُہَن گَنٹَن

گوٚو اَسہِ پَزِ نہٕ تیٚلہِ پمُن باغ تیار کَرُن کِہینہ تاکہِ اَسہ سٲنٛۍ محنَت تہِ گَژھِ زایہِ یا سُہ کُل چھُ سُہ تہِ کھسنہٕ کِہینہِ گوٚو یِم ٹِٹ بِٹس گَژھَن اَسہِ پَتہ آسنہٕ زِ وَقتَس پیٹھ کھاد چھَس تراوٕنۍ آب چھُس تراوُن تاپھ کر چھُ اتھ ضروٗرَت بیٚیہِ گَژھِ ہمیشہِ زِ تازٕ روزُن پوش تاکہِ سُہ دی وَقتہٕ نَتہٕ وَقتہٕ اَسہِ پوش تِتھے کٔنتھَن اگر اَسہِ میٚوٕ چھُ ژونٛٹھۍ کُل چھُ گوٚو ژوٗنٛٹھۍ کُلِس چھِ وَقتَس پیٹھ گُڑٲے چھَس کَرٕنۍ کھاد چھُس تراوُن دَوا چھُس تراوُن گو تاپھ گَژھنہٕ زیادٕ لَگُن روٗد گَژھنہٕ زیادٕ پیوٚن گوٚو یِم گَژھَن پَتہ آسٕنۍ اِنسانَس تاکہِ یُس یہِ سون باغ چھُ یہِ روزِ تاز و تریٖن تہٕ أسۍ تہِ گَژھو خۄش تہِ یِم باغ تہِ گَژھِ خۄش